أسۍ ہَسا چھِ کُلٮ۪ن ہٕنٛدۍ خٲطرٕ واریاہ احتِیٲطی تَدبیٖر کَران گۄڈٕنیٚتھ کیاہ چھِ أسۍ کَران اَگَر أسۍ وٕچھو وٕنکیٚنَس چھُ وَندٕکال یِنہٕ وول أسۍ کیاہ چھِ کَران أسۍ ہَسا چھِ یِمَن کُلٮ۪ن کَٹٮ۪ن سٲلمن کَٹٲے کَران کَٹٲے کیاز چھِ کَران تکیازِ اَگَر ہَسا وَندَس کُن واریاہ شیٖن پیٚو یِمَن ہَسا یِم سٲنٛۍ کُلۍ چھِ یِمَن ہَسا ہیٚکَن لَنجہِ پھٕٹِتھ دِمَن یِمَن ہَسا ہیٚکہِ واریاہ شیٖن پٮ۪تھ تِم شیٖنہِ سۭتۍ کیاہ گَژھِ یُس ہَسا یہِ کُلۍ کُل نَسا چھِنہٕ تکیاز یُس ہَسا شیٖن چھُ آسان سُہ ہَسا چھُ آسان واریاہ گوٚب تمہِ سۭتۍ کیاہ چھُ گَژھان یُس ہَسا یہِ سون کُل چھُ آسان اتھ ہَسا چھِ ہیٚکان لَنجہِ پھٕٹِتھ تمہِ شیٖنہِ سۭتۍ بیٚیہِ کیاہ چھِ أسۍ کَران بیٚیہِ ہَسا چھِ أسۍ کَران یِم کُلۍ نہٕ اَسہِ زیادٕ شیٖن ہیٚکَن ژٲلِتھ کِہیٖنۍ مَطلَب زیاد ٹھَنڈٕ ہَوا ہیٚکَن ژٲلِتھ کِہیٖنۍ أسۍ ہَسا چھِ تِمَن کُلٮ۪ن ہٕنٛدۍ خٲطرٕ تمن چھِ أسۍ بَناوان تِمَن ہَسا چھِ أسۍ بَناوان لِفافوٗ اکھ یہِ تٔتھۍ مَنٛز ہَسا مَطلَب کہِ لِفافُک اکھ یِتھ پٲٹھۍ أکِس کُلِس چھِ آسان یِتھ پٲٹھۍ أسۍ چھِ آسان وَنٛدَس یِتھ پٲٹھۍ أسۍ چھِ آسان أنٛدرٕ کَنۍ تِتھے پٲٹھۍ ہَسا چھِ أسۍ بَناوان سُہ لِفافوٗ اکھ گَرٕ ہیٚو یتھ مَنٛز أسۍ سُہ کُل کوٚٹ چھِ تھاوان یُتھ نہٕ تٔمس مَطلَب کہِ امہِ زیادٕ ٹھَنڈٕ ہَوا سۭتۍ کانٛہہ یہِ واتہِ کِہیٖنۍ بیٚیہِ کیاہ چھِ أسۍ کَران بیٚیہِ ہَسا ییٚلہِ پَگاہ سون موسمِ بَہار چھ واتان تمہِ وِز کیاہ چھِ أسۍ کَران أسۍ ہَسا چھِ اتھ کُلِس کٔٹِس أنٛدۍ أنٛدۍ کھَنان اتھ أنٛدۍ أنٛدۍ کھَننہٕ سۭتۍ کیاہ چھُ اتھ گَژھان یِم ہَسا امہ سٕنٛد یِم موٗل چھِ آسان یِم ہَسا چھِ امہِ کُلِک موٗل بَنان واریاہ طاقتوَر تمہِ پَتہٕ کیاہ چھِ أسۍ کَران تمہ پَتہٕ ہَسا چھِ أسۍ اتھ کُلِس تراوان سَڈیٚومُت گُہہ چھِس تراوان کھاد چھِس تراوان یتھ ہَسا اتھ ہَسا چھِ أسۍ وَنان گُڑٲے یہِ کہ کُلِس أنٛدۍ أنٛدۍ کھَنُن پتہٕ گُہہ تہٕ کھاد تراوٕنۍ تمہِ سۭتۍ کیاہ چھُ بَنان یُس ہَسا یہِ سون کُل چھ یہِ ہَسا چھِ اتھ اَکہِ قٕسمُک اکھ غزا اکھ گَژھان تمہِ سۭتۍ ہَسا چھ یُس یہِ سون کُل چھُ یہِ ہَسا چھُ بَنان واریاہ طاقتوَر بیٚیہِ چھ یہِ اَسہِ پَتہٕ طاقتوَر میٚوٕ تہِ دِوان ترٛیِم کتھ ییٚلہِ اتھ کُلِس پَگاہ میٚوٕ چھُ آسان أسۍ چھِ اتھ کَران کٲم أسۍ ہَسا چھِ یِمَن کُلٮ۪ن سٲلمَن ڈَکھ دِوان تکیازِ میٚوٕ ہَسا چھ آسان کُل کہِ وَزنہٕ کھۄتہٕ واریاہ زیادٕ تمہِ سۭتۍ کیاہ ہیٚکہِ گٔژھِتھ یُس ہَسا یہِ کُلیُک کُل چھ آسان یہِ ہَسا چھُ ہیٚکان پھٕٹِتھ اَگَر أسۍ وَ تِمَن ڈَکھ چھِ تھاوان تِمَن کُلٮ۪ن تمہِ سۭتۍ نَسا چھِنہٕ یِمَن کُلٮ۪ن پَتہٕ تِمَن لَنجَن واتان کِہیٖنۍ اَثَر یِم نَسا چھِنہٕ پَتہٕ ہیٚکان پھٕٹِتھ کِہیٖنۍ تکیازِ یِتھ پٲٹھۍ ہَسا اِنسانَس چھ آسان مَطلَب واریاہَن پرکاشَنَن ہٕنٛز ضروٗرَت مُختٔلِف پرٕکاشَنَن ہٕنٛز ضروٗرَت تِتھے پٲٹھۍ ہَسا چھِ اتھ یِمَن کُلٮ۪ن تہِ آسان واریاہَن تَدبیٖرَن ہٕنٛز ضروٗرَت أسۍ ہَسا چھِ یِمَن واریاہ احتِیٲطی تَدبیٖر کَران امہِ سۭتۍ کیاہ چھُ آسان یُس ہَسا یہِ سون کُل چھُ آسان یہِ ہَسا چھُ امہ سۭتۍ محفوظ روزان اگر نَسا أسۍ یِمن اتھ کُلِس یِم احتِیٲطی تَدبیٖر اَنجام دِمو کِہیٖنۍ تمہِ سۭتۍ کیاہ ہیٚکہِ گٔژھِتھ یُس ہَسا سون یہِ کُل چھ یہِ ہَسا ہیٚکہِ آرام سان پھٕٹِتھ گۄڈے اگر أسۍ وٕچھو أسۍ ہَسا چھِ کُلٮ۪ن أنٛدۍ أنٛدۍ تھاوان نالہِ کھٔنِتھ تِمَن نالٮ۪ن کیاہ چھُ آسان ییٚلہِ ہَسا پَگاہ چھ آسان سونٛتہٕ کالَس مَنٛز واریاہ بٲرِش تمہِ بٲرشہٕ سۭتۍ کیاہ چھُ گَژھان کُلِس أنٛدۍ أنٛدۍ چھُنہٕ جِ آب جَمع گَژھان کِہیٖنۍ سُہ آب یُس چھُ سُہ چھُ گَژھان سیوٚدٕے نالٮ۪ن مَنٛز جَمَع تمہِ سۭتۍ کیاہ چھُ گَژھان یُس ہَسا سون یہِ کُل کوٚٹ چھِ یہِ نہ سا نَتہٕ ہَسا چھِ ہیٚکہِ نہَ یہِ ہیٚکہِ تِتھ پٲٹھۍ میٚوٕ دِتھ تہٕ نہَ کینٛہہ تمہِ سۭتۍ کیاہ چھُ گَژھان تمہِ سۭتۍ ہَسا چھ یہِ سون کُل کُل کوٚٹ واریاہ محفوٗظ گَژھان تکیاز یُس تہِ روٗد چھ پیٚوان سُہ ہَسا چھ یِمنٕے نالٮ۪ن والٮ۪ن مَنٛز گَژھان